پانٛژَن سٹیٹَن ہُنٛد ناو چھُ وَنُن یِم ہِندُستانَس منٛز چھِ گۄڈنِکُے سٹیٹ چھِ اَسہِ یِہوٚے یہِ جموں یا کَشمیٖر ییٚتہِ أسۍ روزان چھِ یۄس اَسہِ پَنٕنۍ سٹیٹ چھِ دٔیِم چھِ گُجرات یۄس پَتہٕ ترٛیٚیِم چھِ یُس نزدیٖک اَمہِ پَتہٕ چھِ یِوان سُہ چھِ یِوان مہارا راجِستھان چھِ یَپٲرۍ ژوٗرِم چھِ ہٮ۪کو أسۍ ؤنِتھ یۄس یَپٲرۍ چھِ پَنجاب چھِ تَمہِ پَتہٕ چھِ بیٛاکھ سٹیٹ یَتھ أسۍ وَنو یَتھ أسۍ وَنو ہِماچَل پَردیش تَمہِ پَتہٕ چھِ بیٛاکھ سٹیٹ اُترپَردیش بیٛاکھ سٹیٹ چھِ یہِ پانٛژھ آے پانٛژھ آے